اگر أسۍ مشہوٗر جاین ہٕنٛز کتھ کرو سٲنِس کۄلگٲمِس منٛز چھُ اکھ واریاہ مشہوٗر جاے یتھ زن اَہربل ونان چھِ یہِ چھُ اکھ واٹر فال یُس زن ویشی ہُنٛد آب کوسر ناگ پؠٹھ وَسان چھُ سُہ چھُ اتہِ پؠٹھ اکھ واٹر فال بناوان ییٚمہِ سۭتۍ یہِ جاے واریاہ اکھ خوٗبصوٗرت جاے چھِ بنان سٲنِس علاقس منٛز چھِ اکھ یہِ ٹیورسٹہٕ سپاٹ ماننہٕ یِوان یوٗتاہ زن پرٛؠتھ ٹایمہٕ ؤری کِس لُکھ چھِ گژھان اَتؠتھ لُطُف تُلان اَتہِ چھُ آس پاس جنٛگُل تہِ یوتَتھ لُکھ چھِ پنُن اکھ قٲمتی وقت سپینڈ کران اَتھ جایہِ اگر بہٕ یَژھٕ پنٕنۍ فیملی کُن نِنۍ یہِ ہیٚکہِ یہِ ہے چھِ اکھ اَہربلٕے جاے یتھ بہٕ پنٕنہِ فیملی سۭتۍ یژھُن یژھٕ گژھُن باقٕے اَتہِ اگر الگ الگ ایکٹِوِٹیٖزَن ہٕنٛز کَتھ کَرو اَتہِ چھِ ہؠکو چھِ أسۍ ہؠکان جنٛگلَس کُنَتھ ٹرٛیؤل تہِ کٔرِتھ جنٛگلَس کُن کھٔسِتھ اَکھ واریاہ اَصٕل اَکھ فیٖلِنٛگ چھِ یِوان اَتؠتھ اگر اَتھ یُس اَتھ أنٛدۍ پٔکی جنٛگل چھُ باقٕے چھُ اَتہِ اکھ مطلب اکھ یہِ یُس یہِ واٹَر فال چھُ اَتھ أنٛدۍ پٔکۍ بِہِتھ اَکھ لُطف یِوان تُلنہٕ اَمہِ واٹَر فالُک